ضروٗری کیاہ آسہِ تیُتھُے بہٕ وٕچھٕ پیٹرولَس کھوٚت قَۭمتھ آز چھُ اِنسان دَپان ہے اَگر مےٚ کِلوٗمیٖٹر ژور چھُ گژھُن یا پانٛژھ چھُ گژھُن یا دہ چھُ گژھُن بہٕ کیازِ کَڑٕ اَتھ پٮ۪ٹھ گٲڑۍ یا بایِک کَڑٕ بہٕ اَتھ پٮ۪ٹھ مِثال کہِ طور پَر مےٚ لَگہِ رۄپیہِ وُہ لَگن مےٚ کِرایہِ یا رۄپیہِ ژَتجِہہ لَگَن مےٚ کِرایہِ بہٕ کیازِ تراوٕ رۄپیہِ ہَتس تیٖل یا ہَتُک تیٖل کیازِ خرچاوٕ بہٕ تِکیازِ آز برۄنٹھ پانٛژھ ؤری شیٚے ؤری ٲسۍ یِوان سَتتھن رۄپِین تِلہٕ لیٖٹر یا شیٹھن رۄپین تلہٕ لیٖٹر سُہ چھُ آز یِوان اَکھ ہَتھ دہ رۄپیہِ تِلہٕ لیٖٹر بیٚیہِ گے بایکہِ ہنز خرچہٕ تہِ باقی مَسٲیِل تہِ تو موٗجوٗب چھُ اِنسان دَپان وٕنکٮ۪س نہ بہتر چھُ پیٹرول زالنہٕ یا تیٖل زالنہٕ کھۄتہٕ بہتر ہُتھٕے کَنۍ گاڑِ منٛزگژھُن سُہ چھُ گژھان زیادٕ سَہل تَمہِ سۭتۍ پیٚیہِ واریاہ زیادٕ فرق تہٕ ووٚنۍ گوٚو یُس بیاکھ چیٖز چھُ یُس تُہۍ وَنان چھِو ماحولَس پٮ۪ٹھ یہِ تہِ چھُ حٔقیٖقت یوتام سۄ زیادٕ زیادٕ چھِ خرٕچ کَرٕنۍ یِم ماحولَس پٮ۪ٹھ تہِ چھُ بُرٕ اَثر پیوان کیازِ کٲنسہِ پٮ۪ٹھ کاربنڈیوٚکسایڈ چھُ گژھان نیران یِمو گاڑیو واڑیو منٛز تَمہِ سۭتۍ چھُ بِلکُل اَثر پیوان ماحولَس پٮ۪ٹھ